ہٮ۪لو ہٮ۪لو وعلیکُم اَسلام اَلحمدُاللہ تُہۍ چھُو حظ ٹھیٖک گَربار چھِ حظ ٹھیٖک پانہٕ چھُو حظ ٹھیٖک اے کیٛاہ وَنو وۄنۍ وۄنۍ چھُو تۄہہِ چھو پیی ژوٗنٛٹھۍ ووٗنٛٹھۍ وٲلۍ وۄنۍ کٲما کیٛاہ چھِ تَوَے تَمی موٗجوٗب وۄنۍ چھو پیی تۄہہِ اَہَن حظ مےٚ اوسوٗ نہ تۄہہِ تَمہِ دۄہ ووٚنمُت باغس واغس منٛز چھُ تھوڑا پرٛابلِم نہ اَہَن حظ مےٚ دوٚپ تُہُنٛد اَتھٕ گَژھِ اَتھ لگُن أسۍ چھِ بٔنۍ ؤنۍ لنٛگ تھٲیمِتۍ یِم زیادٕ نہ اَہن حظ بیٚیہِ چھُنہٕ بَنان تَلہٕ کُلٮ۪ن وُلٮ۪ن نَژنُے نہٕ حظ مَسلہٕ چھُ اَسہِ یی اہن حظ أسۍ کَرہاو کٲم مےٚ چھَکا یہِ دوا وَوا یہِ چھُنہٕ یِوان چھَکنَے کُلِس چھُنہٕ یِوان ژۄپٲرۍ اَنٛدو پھیرنَے اَدٕ کیٛاہ تہِ یہِ چھِ گٔمٕژ پرٛابلِم نہ وۄنۍ چھُ بَدل مَسلہٕ نَو کھاد چھُنہٕ یِوان ترٛاونہٕ دَوا چھُنہٕ یِوان کَرنہٕ اَتھ چھِ واریاہ پرٛابلِم گَژھان یِہُس اوس اَوَے مال اَہن حظ آ مال اوس اَوَے مال اوس اَوَے خراب زیادٕ پَہَن اَہَن حظ سۄے پرٛابلِم گٔے نہ اَتھ اَہَن حظ تی چھُ تی چھُ پوٚز وۄنۍ ؤنۍتو مےٚ تُہۍ کر چھُو اٮ۪وٮ۪لیبٕل وۄنۍ اِنشاء اللہ

اہن حظ ہُم حظ کَرے یہِ ڈِسایڈ پَتہٕ یہِ ریٹھا ویٹھا کیٛاہ چھُ تہٕ باقٕے چیٖز ٲٹھ شَتھ چھےٚ ؤلِو سُہ چھُ سَہلٕے تہٕ ییٚلہِ تۄہہِ مان ژٕ ریٹُک چھُ وۄنۍ سَہلٕے سُہ چھُ لۄکُٹ مَسلہٕ تہٕ وۄنۍ گوٚو وۄنۍ ترٛیٚیہِ دۄہہِ حظ تیٚلہِ اِنشاء اللہ ژور دۄہ تی یہ اہن حظ اَوا باغَس أکِس دۄن تہِ زٕ پانٛژھ ہہ اَوا تیٚلہِ دِ یہِ مۄکلٲیِتھ یا کیٛاہ پَتَہ یَتھ چھُ پَتہٕ شیٖنِچ ویٖنٕچ پرٛٮ۪ڈِکشَن پَتہٕ گژھان جلدی نا آ پیورُس گوٚو پَتہٕ کٲم پَتہٕ آے باغ تہِ پٔھلِتھ مَسلہٕ گوٚو سُے حظ اَہن حظ وۄنۍ ییٖزیو تیٚلہِ وار کار ہَہ ؤلو بہٕ کَرو بہٕ کَرہو ترٛیٚیہِ دۄہہِ تیٚلہِ وارکار فون تہٕ تیٚلہِ تھٲیزیو یادٕے ہَہ چلو چلو اَسَلامُ عیلکُم چلو